اَگَر ہَسا اللہ تعالیٰ رٔچھِنۍ سانہِ مَطلَب کہِ فیملی مَنٛز کانٛہہ چھُ آسان بٮ۪مار أسۍ ہَسا چھِ تٔمس دِوان یا دِمہوس گَنڈٕ نَتہٕ دِمہوس ماز رَس یتھ أسۍ ژھَٹہٕ رَس چھِ وَنان نَتہٕ چھِ أسۍ تٔمِس دِوان مَطلَب کہِ آز چھِ یِوان مَطلَب کہِ سۄ سَبزی یۄس ہَسا مَطلَب نَتہٕ چھِس دِوان اَلہٕ ہَچہِ بیٚیہِ چھِس دِوان اکھ دال تتھ دال چھِ وَنان رُماہ دال ساروٕیو کھۄتہ یُس ہَسا بیٚیہِ چھِس دِوان گۄڈٕنیٚتھ چھ بٮ۪مارٮ۪ن قٕسم اَگَر کٲنٛسہِ مَطلَب کہِ تَپھ زُکام چھٲت خَراب یا ژاس ٲسۍ تٔمِس ہَسا چھِ أسۍ دِوان زیادٕ پَہمَتھ یا چھِس دِوان ٲلوٕ تٔلِتھ مَطلَب کہِ زیادٕ چھِ مَطلَب دَپان اَگَر کٲنٛسہِ زُکام تپھ یا چھٲت خَراب ٲسۍ تٔمِس ہَسا چھِ أسۍ دِوان یا دِمہوس تٔلِتھ ٲلوٕ نَتہٕ چھِس دِوان ٲلوٕ رٔنِتھ بیٚیہِ اَگَر بیٚیہِ ہَسا اَگَر کٲنٛسہِ وَت مَطلَب کہِ تپھ اوس تٔمِس ہَسا چھِ أسۍ اَنان کَٹہٕ ماز کَٹہٕ مازَس چھِ أسۍ رَس کَران یتھ أسۍ ژھَٹہٕ رَس چھِ وَنان پَتہٕ چھِس دِوان أسۍ تٔمِس تٔتھۍ ژھَٹہٕ رَسَس سۭتۍ بَتہٕ تہٕ بیٚیہِ ہَسا اَگَر کٲنٛسہِ اللہ تعالیٰ رٔچھِنۍ مَطلب کہِ کینٛہہ اِنفیٚکشَن آسہِ تٔمِس چھِ أسۍ دِوان تمہِ وِز گَنڈٕ رٔنِتھ بیٚیہِ ہَسا امیُک مَطلَب اَگَر کانٛہہ تَپہٕ لَد آسہِ یا کینٛہہ آسٮ۪س بٮ۪مٲر وٮ۪مٲر تٔمِس چھِ أسۍ تمہِ وِز دوان دال رٔنِتھ تکیاز یِم سِنۍ ہَسا چھِ تِم یِم بیٚمارَس خٲطرٕ واریاہ مُفیٖد چھِ ثٲبِت گٔمٕتۍ زیادٕ تَر ہَسا اَگَر أسۍ وٕچھو زیادٕ تَر چھُ ونکیٚنَس تا اَگَر کٲنٛسہِ ژھورٕے تپھ آسہِ تٔمِس ہَسا چھ ونکیٚنَس زیادٕ تَر چھِ أسۍ تٔمِس خٲطرٕ ژھَٹہٕ رَس کَران تکیاز ژھَٹہٕ رَس کتھ چھِ أسۍ کَران أسۍ ہَسا چھِ اَنان کَٹہٕ ماز نَتہٕ چھِ اَنان بَڑٕ ماز تَتھ مازَس چھِ أسۍ رَس کَڑان یتھ رَسَس أسۍ واریاہ مَصالہٕ چھ کَران ایٚڈ تراوان چھِ پَتہٕ ہَسا چھ أسۍ امۍ تٔمِس سُے رَس دِوان تکیاز یُس ہَسا سُہ رَس چھُ آسان سُہ ہَسا چھُ تمہ سُہ ہَسا چھُ واریاہ اصٕل بَنان تتھ منٛز ہَسا چھُ آسان مَطلَب کہِ پرٮ۪تھ کانٛہہ پروٹیٖن چھُ آسان تتھ مَنٛز ایٚولیبٕل پَتہٕ ہَسا چھِ أمس أسۍ سُے رَس دِوان نَتہٕ چھِ أسۍ کَران کٲم نَتہٕ ہَسا چھِ أسۍ رَنان کینٛہہ دال وال رَنان پَتہٕ چھِ أسۍ أمس سُہ دِوان اَگَر ہَسا وَ کٲنٛسہِ زُکام آسہِ ییٚمِس مَطلَب کہِ واریاہ زُکام آسہِ یُس زَن زُکامَن پریشان آسہِ کوٚرمُت تٔمِس ہَسا چھِ تیٚلہِ أسۍ ٹھوٗل کَران تَیار تَتھ ٹھوٗلَس ہَسا چھِ أسۍ تراوان اکھ تراوہس مَرژٕوانٛگَن نوٗن بیٚیہِ ہَسا چھِ أسۍ تتھ تراوان رۄہَن تمہِ سۭتۍ ہَسا چھ یُس تٔمِس سُہ زُکام چھُ تتھ مَنٛز ہَسا چھ تٔمس واریاہ فرَق گَژھان سُہ کھیٚنہٕ سۭتۍ